تُہۍ ؤنِو سا یہِ اَتھٕ کٲم یَتھ أسۍ کرٛاوٕل ؤرٕک وَنان چھِ یہِ کۭژاہ أہم چھِ جموں کَشمیٖرَس منٛز أمۍ یہِ کۭژاہ مَدَت چھِ أسۍ کَران ہِنٛدوستان جموں کَشمیٖر مٲلی حالت بَڑاونَس بیٚیہِ کۭتیاہ لٕکھ چھِ اَتھ کُن آوُر اَتھ مُتعلق دِیِو سُہ تُہۍ پَنٕنۍ جانکٲری اَتھٕ کٲم بیٚیہِ تِلہٕ کٲم چھِ واریاہ زَبردست رول نِباوان کَشمیٖرچہِ اِکون اِنکَم بَڑاونَس منٛز کرٛال تِلہٕ کٲم چھِ الگ ڈِزاین دِوان باقٕے ڈِزاین پٲٹھۍ اَمِکۍ قۭمَت تہِ چھِ واراہ آسان أمِچ کالٹی تہِ چھِ واراہ اَصٕل آسان یِمَن چیٖزَن چھِ واراہ خصوٗصیت آسان یِمَن چیٖزَن چھِ واراہ ڈِمانٛڈ آسان پوٗرٕ دُنیاہَس منٛز شال لٔکرِ کٲم گَبہٕ بَناوُن تِلہٕ کٲم یِنٛدر کَتُن چھِ واراہ مشہوٗر جموں کشمیٖرس منٛز گامَن منٛز چھِ لگ بگ ستتھ پرسنٹ لُکھ تِلہٕ کٲم تہٕ شالہٕ کٲم کران اَتھٕ کٲم آی شروٗع کرنہٕ جموں کشمیٖرس منٛز زین العبدیٖن سٕنٛدِس دورس منٛز لگ بگ چھِ شیےٚ لَچھ لُکھ اَتھٕ کٲم کَران یہِ اَتھ کٲم کَرنہٕ سۭتۍ چھِ زَنان پَنُن گَرٕ آرام سات چَلاوان پنٕنٮ۪ن شُرٮ۪ن چھِ اَصٕل تٲلیٖم دِوان تہٕ بیٚیہِ چھِ گَرَس اَصٕل اَصٕل چیٖز اَنان تہٕ بیٚیہِ چھِ یِم پانَس بیٚیہِ چھِ یِم پانَس پونٛسہٕ تہِ جمع تھاوان اگر یہِ اَتھٕ کٲم یِژھٕے روٗز تہٕ کٔشیٖر منٛز ہیٚکہِ نہٕ کٕہٕیٖنۍ تہِ غریٖب روٗزِتھ کینٛہہ بیٚیہِ کَرٮ۪ن تِم واریاہ ترقی